یُس اَسہِ یہِ ماچھ چھِ آسان ماچھ ہَسا چھِ أسۍ دِوان تٔمِس چایہِ منٛز ترٛاوان یہِ لیمَن ٹی ہٮ۪کو أسۍ ؤنِتھ یا ترٛیشہِ منٛز ترٛاوان سۄکبٕج ترٛیشہِ سۭتۍ ترٛاوان ماچھِ زٕ چَمچہِ پَتہٕ حظ چھِ سُہ رَلاوان پَتہٕ حظ چھِ سُے چیناوان یُس ہَسا یہِ تَمہِ سۭتۍ یہِ تھوڑا پین وین چھِ آسان ہوٚٹ ووٚٹ لوٚگمُت تہٕ کامَن یِم کو سردی سۭتۍ سُہ ہَسا چھِ سُہ گژھان ٹھیٖک تمہِ مٔزیٖد یُس سُہ أدرَک چھِ أدرَک چھِ اَکھ سُہ چیٖز یُس اٮ۪نٹی آکسِڈٮ۪نٛٹ کٲم چھِ کَران أسۍ ہَسا چھِ دِوان ژاسہِ أدرَک دِوان تٔمِس تہٕ أدرَک چاے بَنٲوِتھ یا أدرَکٕکۍ یِم ترٛاوان گرٛٮ۪کوٕنۍ آبَس منٛز سُے پَتہٕ سُہ ییٚلہِ آب سُہ تھوڑا گژھِ یہِ ٹھَںٛڈٕ پَہَم پَتہٕ ہَسا چھِ سُے ترٛیش تٔمِس دِوان أدرَک ترٛیش ییٚمہِ سۭتۍ ہَسا چھِ اَکھ چیٖز گژھان یُس ہَسا یہِ دَگ چھِ آسان سُہ ہَسا چھِ گژھان کَم بیٚیہِ یُس یہِ کۄکُر سوٗپ چھِ چِکَن سوٗپ چھِ چِکَن سوٗپ ہَسا چھِ أسۍ سُہ دِوان تمَن کیٛازِکہِ یُس ہَسا چِکَن سوٗپَس منٛز چھِ اَتھ منٛز چھِ آسان ہاے نیوٗٹِرٛشَن تہِ یہِ ہَسا چھِنہٕ یہِ اَتھ کیٛاہ وَنان یہِ مَدد کَران یہِ رُکاونَس منٛز بلکہِ یہِ چھِ سون اِمیوٗن سِسٹَم یہِ تھوڑا اِمیوٗن سِسٹَمَس گژھان طاقت دِوان اِمیوٗن سِسٹَم گژھان تھوڑا اَمہِ سۭتۍ بہتر کیٛازِکہِ یُس ییٚلہِ اِمیوٗن سِسٹَم گژھِ بہتر کیٛازِکہِ سُہ کَرِ پَتہٕ فایٹ یہِ سٲنۍ یِم باڈی منٛز یِم چھِ آسان نیوٗٹِرٛفِلٕز تَتھ یہِ اَتھ کیٛاہ سا چھِ وَنان لَگنَس منٛز سُہ چھِ اِمیوٗن سِسٹَمَس دِوان سٕٹرٛٮ۪نٛگٕتھ تہٕ أتی چھِ دود وود یہِ آسہِ سُہ چھِ مۄکلان